وعلیکُم السَلام ٹھیٖک چھُو حظ اصٕل پٲٹھۍ چھُو حظ

آ بلکل ہیٚونٕز پٮ۪ٹھ چھِ أسۍ فرمٲیِو حظ ٲں روٗم چھُو تۄہہِ ضروٗرت آچھا آچھا کٔژ کَمرٕ چھِ ضروٗرت آچھا گیٚسٹہٕ کٔژ ٲسِو تُہۍ پٔر یِم نَفَر کٔژ ٲسِو تُہۍ آچھا پانٛژھ نفر ٹھیٖک چھُ کانٛہہ چھُ کانٛہہ چھُنہٕ اِشوٗ ایٚمنِٹیٖز چھِ تِمٔے اگر تۄہہِ ڈِلیٚکٕس کوالٹی آسوٕ مطلب پرٛیٚتھ کیٚنٛہہ فیسَلٹیٖز گژھیٚن آسٕنہِ سورُے گژھہِ اوٚتنُے بُتھہِ کَنی آسُن اے سی آسہِ ٹی وی آسہِ واے فاے آسہِ ٲں آب آسہِ گَرٕم سَرٕد ڈِنَر آسہِ لَنٛچ آسہِ یہِ چھُو تۄہہِ پانَس تانۍ بلکل بلکل صاف گژھہِ پیٛورِفایر چھُ یُس تۄہہِ چَیٚنہٕ خٲطرٕ آب آسہِ تَمہِ خٲطرٕ آسہِ واٹر پیٛورِفایر لٲگِتھ

بلکل سُہ چھُ کَران سُہ چھُ ڈِپیٚنٛڈ کَران اور کِتھۍ گیٚسٹہٕ آسیٚن اگر سِنٛگٕل آسہِ ضروٗرت سِنٛگلٕے ڈَبٕل آسہِ ضروٗرت ڈَبٕل تَتھ منٛز چھُنہٕ کٕہٲنۍ تہِ مَسلہٕ اسہِ باقٕے چھِ اسہِ یِہان پیٚوان اوٚپشنَل چھُ اَتھ منٛز یہِ تُہۍ نِیِٖوا ڈِنَر لَنٛچ برٛیک فاسٹہٕ اگر تُہۍ نِیِو أتھۍ منٛز تہٕ سُہ کَرو أسۍ اِنکٕلوٗڈ اگر نہٕ تُہۍ سُہ نِیِو کیٚنٛہہ سُہ یی نہٕ چارجِزَن منٛز تیٚلہِ کیٚنٛہہ

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک

کِہیٖنۍ چھِنہٕ پریشٲنی اَتھ منٛز چھُنہٕ کٕہٲنۍ تہِ مَسلہٕ تۄہہِ یُس تہِ چیٖز ییٚتیٚنَس لَگوٕ سُہ آسہِ آچھا ڈِنَر برٛیک فاسٹہٕ تی یا یہِ ڈِنَر برٛیک فاسٹہٕ کِہیٖنۍ چھُنہٕ یِم زٕ چیٖز کَرو أسۍ اَتھ منٛز اِنکِلوٗڈ تہٕ تُہۍ کٔرۍ زیٚو اَتھ پٮ۪ٹھ اسہِ پَنٕنۍ ایٚڈرَس سیٚنٛڈ آدھار ڈِٹیلٕز کٔرۍ زیٚو تُہۍ اسہِ سیٚنٛڈ أسۍ وُچھو یہِ رجسٹرٛیشن کَرہو تۄہہِ أسۍ تہٕ ٹھیٖک چھا بیٚیہِ ؤنِو تُہۍ کَتھ ڈیٹس پٮ۪ٹھ چھُو تۄہہِ ضروٗرت ڈیٹ ؤنِو آچھا شُرہایمہِ ہیٛوٗ آچھا پتہٕ پتہٕ ٹھیٖک چھُ ژۄداہ پَنٛداہ کٕہٲنۍ تہِ چھُنہٕ مَسلہٕ تُہۍ ییٖزیٚو ٲں فرٛیٖلی کانٛہہ چھُنہٕ ٹیٚنشَن ٹھیٖک چھا حظ چلو چلو چلو چلو